ہیٚلو وعلیکُم سلام بَس ٹھیٖک بہٕ حظ ییٚتی ڈل لیک

اَدٕ یِیو عٲش کٔرِتھ ژورن دۄہن پٮ۪ٹھ چھا ہاوُس بوٹٕے چھُوا ضروٗرت کھٮ۪ن وٮ۪ن حظ بنہِ وِج چھُو کِنہٕ نان وِج کِہیٖنۍ تہِ چھُنہٕ پرواے کھٮ۪ن وٮ۪ن بَنہِ سٲلِم کیٚنٛہہ سُپیٚشل آیس منٛز اَتھ چھِ اَسہِ بوز حظ یہِ کُن اَسہِ شُکارا اگر تُہۍ کٔرِو نا شُکارا چھِ اَسہِ مطلب گَنٛٹہٕ پَتہٕ گَنٹہٕ اَتھ چھِ اوریج اَسہِ گَنٛٹہٕ حِساب تھٲومٕژ گَنٹَس چھِ ساس رۄپیہِ کھَسان چارٕج آ پٔر گَنٹہٕ آ ہاوُس بوٹَس منٛز اگر تو تۄہہِ چھُوا اےٚ کٕلاس کِنہٕ بی کٕلاس کِنہٕ سی کٕلاس ضروٗرت تَتھ حظ کھسہِ پانٛژھ سَتھ ساس رۄپیہِ کھَسن تَتھ چارٕج راتَس بَتہٕ وتہٕ ہٮ۪تھ اَہَن حظ تَتھ منٛز گژھن مگر بٮ۪ڈ روٗم ترٛےٚ آسٕنۍ تیٚلہِ اےٚ سی وے سی حظ آسہِ ژٕ مہٕ ہیٚے تمِچ ٹٮ۪نٛشَن کِہیٖنۍ اےٚ سی تہِ آسہِ تُہۍ چھُوا شےٚ نفر شٮ۪ن نَفرَن گژھو تُہۍ ترٛٮ۪ن دۄہَن چھُو ترٛےٚ سِٹے چھُو کَرُن اَتھ حظ گٔے لگہِ تۅہہِ زیادَے پَہَن چارجٕز کَم سے کَم حظ گژھِ اَرداہ ساس

شُکارا رایِڈ سُہ کرناوہو تُہۍ ییٚمہِ آیہِ تۄہہِ خۄش گژھِو أسۍ چھِ اَتہِ چھِ مارکٮ۪ٹ تہِ أنٛدرٕ اَسہِ شُکارا رایِڈ آسہِ اَصلٕے اِنشا اللہ أسۍ ییٚتی ڈَل لیک اَدٕ تور تہِ نِمہو چار چِنار اَچھا ڈَلسٕے منٛز کِہیٖنۍ تُہۍ چھُنہٕ پَرواے یِیِو تُہۍ آرام سان مَہ ہیٚیِو ٹٮ۪نٛشن بہٕ ونہو تۄہہِ سٲلِم ڈِٹیل مٔہ ہیٚیِو ٹ۪نٛشن تَمِچ کِہیٖنۍ آ کٔرِو تُہۍ نمبر سٮ۪نٛڈ تہٕ بہٕ کَرہو لوکیٚش سٮ۪نٛڈ تُہۍ وٲتۍزیٚو أتھۍ لوکیٚشنہِ پٮ۪ٹھ چلو ٹھیٖک حظ چھُ اَدٕ حظ اَدٕ حظِ بِہِو